نِوٕز میٖڈیا چھُ واریاہ اہمی اہم رول تھاوان یِم یوٗ پی ایٚس سی یُک ایٚگزامٕچ تیٲری چھِ کَران تِکیٛازِ اگر أسۍ وُچھان چھِ کانٛہہ چھُ نِوٕز وُچھان تٔمِس چھُ پاے لگان کہِ آز کیٛاہ گوٚو پَتہٕ کیٛاہ گوٚو سٕپورٹسَس منٛز کیٛاہ گوٚو کُنہِ تہِ صوبَس منٛز اگر وُچھُن آسہِ اَکھ سِٹوٗڈنٛٹ اکھ طٲلبِ علِم یُس یوٗ پی ایٚس سی ایٚگزام خٲطرٕ تیٲری آسہِ کران یُس اَکھ کَمپِٹیٹِو ایٚگزام چھُ تٔمِس چھِ ہر کانٛہہ اِنفارمیشَن ہر کانٛہہ خبر چھِ تٔمِس تام ضروٗر واتان ییٚلہِ سُہ نِوٕز وُچھان چھُ نِوٕز چھِ اکھ خبر آسان تَمہِ قسمٕچ کہِ اِنسان نہٕ چھُ ہیٚکان زٲنِتھ مٲنِتھ تہِ بہٕ کَتھ جایہِ کیٛاہ سَپُد تہٕ کَمہِ با کَمہِ چیٖزٕ سۭتۍ کیٛاہ فرق پیٛو کُس فٲصلہٕ نیٛو حکوٗمتَن تہٕ تَتھ تَمہِ فٲصلہٕ سۭتۍ کیٛاہ اَثر پیٛو عوامس پٮ۪ٹھ یِم سٲری چیٖز چھِ ییٚلہِ نِوٕز ہاوان چھِ پَتہٕ بیٚیہِ نِوٕز ییٚلہِ الگ الگ طٔریٖقو تہٕ اَکھ اَکھ حِساب کِتاب وُچھان چھِ تَمہِ سۭتۍ تہِ چھِ وارِیاہ فرق پیٚوان یِم یوٗ پی ایٚس سی ایٚگزام کران چھِ تَتھ ایٚگزامَس منٛز تہٕ تَتھ اِمتحانَس پاس کرنہٕ خٲطرٕ چھُنہٕ صِرف ریٲضی میتھ حِساب کِتاب یا انٛگریٖزۍ وغٲرٕ ضروٗرت کیٚنٛہہ بٔلکہِ تَتھ چھُ یہِ ضروٗرت کہِ وۄتھُن بِہُن کٔمِس مِنِسٹرَس کیٛاہ فٲیِدٕ آو کُس کوٚت ووت یِم سٲری چیٖزو سۭتۍ چھِ وارِیاہ فرق پیٚوان اِنسانَس پَزِ نِوٕز چیٚنَل مگر نِوٕز چیٚنَل گَژھہِ سۄ آسٕنۍ یۄس کانٛہہ فٲیِدِٕ دِ تُلنایہِ نَہ تہٕ چھِ کانٛہہ نِوٕز چیٚنَل تِژھ آسان یَتھ نہٕ کانٛہہ فٲیِدٔے چھُ آسان ہنٛگہٕ تہٕ مَنٛگہٕ چھِ سۄ اورچہِ یورچہِ نِوزٕ ونان بیٚیہِ پَننُے آسان وَنان سۄ تِژھ نِوٕز چیٚنَل گژھہِ وُچھِنۍ یُس اَکھ ٲں یوٗ پی ایٚس سی ٲں ایٚگزام دِنہٕ وٲلِس أکسٕے مَرحلَس کُن نظریات تھایہِ نہٕ کیٚنٛہہ بٔلکہِ تٔمۍ سُنٛد نظریہ آسہِ بوٚڑ بارٕ سُہ ہیٚکہِ ہَر کٲنٛسہِ ہنٛدِ نظرِ وُچھِتھ یعنی اگر بہٕ بہٕ تۄہہِ اَکھ اَکھ ییٚتیٚن مِثال دِمہو کانٛہہ چھُ ہنٛدیٚن ہنٛدۍ طرف گژھان کانٛہہ چھُ مُسلمانَن ہنٛدۍ طرف گژھان پَتہٕ چھِ یِمَن منٛز درمیان اَکھ جنٛگ وۄتھان اَکھ لَڑٲے وۄتھان مگر یُس اَکھ یوٗ پی ایٚس سی ایٚگزام دِنہٕ وول آسہِ تٔمِس چھُنہٕ خٲلی مُسلمانَن ہنٛدۍ طرف دٲری کَرٕنۍ کیٚنٛہہ تٔمِس چھُنہٕ ٲں ہندیٚن ہنٛد طرف تٔمِس چھُ پَزیٛک ساتھ دیٛن چاہے مُسلمان یا ہنٛد دۄیو منٛز کانٛہہ تہِ ٲسۍ تن غلط تٔمِس پَزِ نہٕ گژھہِ نہٕ سُہ فرق پیٛون کیٚنٛہہ تٔمِس چھُ پزِس ساتھ دِیٛن پتہٕ کِتھ پٲٹھۍ چھُ تٔمِس سُہ سَمجھُن کَرُن پتہٕ کیٛاہ فٲصلہٕ چھِ تٔمِس نِنۍ یہِ چھِ نِوزِ سۭتۍ میٖڈیا سۭتۍ پاے لگان کانٛہہ نِوٕز میٖڈیا چھُ أکسٕے کُن رُحجان کَران مگر سُہ چھُنہٕ صحیٖح کیٚنٛہہ نِوٕز گژھہِ سۄ آسٕنۍ یۄس نہٕ یۄس نہٕ کُنہِ تہِ کُنہِ تہِ چیٚنلہِ کُنہِ تہِ سایڈَس کِنۍ آسہِ کیٚنٛہہ اسہِ پَزِ اسہِ پَزِ نِوٕز چیٚنَل وُچھِنۍ نِوٕز میٖڈیا وُچھُن تَمہِ سۭتۍ چھُ وارِیاہ فٲیدٕ میلان کَمپِٹیٹِو ایٚگزامَس منٛز یوٗ پی ایٚس سی ایٚگزامَن یا کانٛہہ تہِ ایٚگزام چھُ آسان اَمہِ سۭتۍ چھُ وۄتھُن بِہُن طور طریٖقہٕ سورُے پاے لَگان کہِ أکِس ایٚگزام دِنہٕ وٲلِس کَمہِ طریٖقہٕ چھِ کَتھ باتھ کَرٕنۍ کَمہِ حسابہٕ چھُ وۄتھُن بِہُن سماجس منٛز یہِ سورُے چھُ خبر لگان ییٚلے کَمپِٹیٹِو ایٚگزامَس خٲطرٕ تہِ نِوٕز میٖڈیا وُچھنہٕ یی نَہ تہٕ چھُ کانٛہہ بَچہٕ آسان سُہ چھُ کِتٲبی کیٛوم بَنان تٔمِس نہٕ آسان خبرٕے دُنیاہس منٛز کیٛاہ گوٚو مَگر نِوٕز میٖڈیا چھُ اَمیٛک بھر پوٗر فٲیدٕ دِوان تہٕ تَمہِ سۭتۍ چھُ أکِس یوٗ پی ایٚس سی دِنہٕ وٲلِس بَچیٚس یوٗ پی ایٚس سی پَرن وٲلِس بَچیٚس اکھ آیڈِیا میلان اَکھ ذہن نَشی گژھان کہِ کَتہِ کیٛاہ سَپُد تہٕ کٔمِس کیٛاہ فٲیِدٕ میلیٛو کَمہِ وقتہٕ تہٕ کَمہِ ساتہٕ کیٛاہ اَثر پیٛو